سَتھ مارٕچ کُنہٕ وُہ شَتھ سَتہٕ شیٖتَس منٛز چھَس بہٕ زامٕژ پنٛداہ ڈٮ۪سَمبَر زٕ ساس زٕ ہَس منٛز کۆر مےٚ میٹِرٛک پاس پنٛداہ جوٗن زٕ ساس ٲٹھَس منٛز کٔر مےٚ گریجویشَن ژور سؠپٹَمبَر زٕ ساس شُر ہَس منٛز گٔے مےٚ خاندَر پانٛژھ جوٗن زٕ ساس کُنہٕ وُہَس منٛز زاو مےٚ نیٚچُو